آ کیہرِ منٛز چھُ یِوان اَکہِ دوٚیہِ طریٖقو آب کَڈنہٕ اَگر وٕچھو سانہِ کٔشیٖر منٛز چھُ ؤنکین اَکثر بیشتر یِوان آب کَڈنہٕ گیٹنہٕ سۭتۍ گیٹنہٕ مطلب گوٚو کیوہُر چھِ آسان بۄنہٕ کھۄڑ کھٔنِتھ پَتہٕ چھُ تَتھ پٮ۪ٹھٕ یِوان سُہ بند کرنہٕ تَمیُک سُہ گوٚل چھُ آسان سُہ چھُ یِوان بَند کرنہٕ تَتھ چھِ یوان بۄن پایپ تراونہٕ تَتھ پایپہِ چھُ یِوان تَتھ ہینڈٔل لاگنہٕ تٔتھۍ ہینڈلَس چھِ پَتہٕ ہیور بۄن یِوان دَکہٕ دِنہٕ تٔتھۍ چھِ وَنان گیٹُن تِمِکۍ یُس یہِ گیٹن چھُ کِہرِ منٛز چھُ کھسان آب سُہ آب چھُ پَتہٕ اَکہِ بیٚیہِ پایپہِ کِن نیران تہٕ یِوان چھُ سُہ کُنہِ بانَس منٛز آسہِ ہا رَٹُن بالٹیٖنَس منٛز آسہِ ہا ڑَٹُن کَتھ منٛز آسہِ سُہ رَٹُن یِوان چھُ سُہ تَتھ منٛز رَٹنہٕ یہِ چھُ اکھ طریٖقہٕ یِتھۍ کٲٹھۍ زَن کیہرِ منٛز آب چھُ کھالنہٕ بیاکھ یُس عام طریٖقہٕ یُس زَن تھوڑا پرون پَہم طریٖقہٕ چھُ سُہ چھُ یہِ زِ کیُہُر اوس نہٕ یِوان گول وول بَند کرنہٕ کیٚنٛہہ کیُہُر یِتھُے کھوٚنُکھ پَتہٕ اوس کھجر یِوان اَصٕل دِنہٕ بۄنہٕ پٮ۪ٹھ ہیور تام برابر پَتہٕ اوس اَتھ تھوڑا تَلہٕ کَن آب ہیوٚو گژھان جمع تَمہِ پَتہٕ ٲسۍ تتھ دوٚیو سایڈَو زٕ بٔڑۍ لٔکرِ ہِندۍ ڈَنڈٕ تراوان یا پول تراوان جان مضبوٗط ٲسۍ آسان اور تَتھ اوس یِوان پٮ۪ٹھٕ کَنۍ بیکان پول لگانہٕ یَتھ زَن مٔنزۍ ٲسۍ تھاوان بیرِنگ تہِ لٲگِتھ یَتھ منٛز زَن پول اوس پتہٕ نَژان أتھۍ پولَس ٲسۍ رَز تراوان ؤلِتھ اور تَتھ رَزِ ٲسۍ بٔتھِ تھاوان بالٹیٖن گٔنڈِتھ سۄے بالٹیٖن ٲسۍ پَتہٕ تُلان تہٕ لایان کیٖرِس منٛز پَتہٕ ٲسۍ رَزِ لَمان تَمہِ سۭتۍ اوس مٔنزِم پول نژان یُس زَن ہور یور اوس آسان ترٲیِتھ پولَن پٮ۪ٹھ سُہ اوس نَان پَتہٕ أسۍ بالٹیٖن واپَس کھالان اور ٲسۍ آب کڑان تہٕ کران اِٮستعمال بیاکھ گوٚو سیدُو ییٚمہِ ساتہٕ زَن کیُہُر کھوٚن کھۄڑ بَنوٚو بَس پَتہٕ چھِ تَتھ کران کٲم تروہیس بالٹیٖن منٛز رَزِ سۭتۍ تہٕ کھۄڑِ ہس لوٚمہٮ۪س مَگر سُہ چھُ تھوڑا خَطرٕے پَہنۍ آسان یُس مےٚ دوٚیِم ووٚن یَتھ یِم پول چھِ لاگان سُہ تہِ چھُ آسان خطرٕے تِکیاِ سُہ چھُ آسان پٮ۪ٹھٕ یلہٕ تہٕ تَتھ منٛز چھِ ہٮ۪کان گٔژِتھ تہِ نتہٕ کُنہِ ساتہٕ بالٹیٖن یا شُر آسہِ یا کیٚنٛہہ آسہِ سُہ تہِ ہیٚکہِ تَتھ منٛز ۄۄٹھ ژھنِتھ یا کینہہ گِندان گِندان یا کھوژ کُنہِ ساتہٕ دو تُجِن اَلہٕ غٲبن زَن گژھِ سُہ چھُ خَطرناکھ آسان یُس بیٚیہِ پٮ۪ٹھٕ بانہٕ چھُ آسان اَتھ چھُنہٕ فِکِر زیادٕ کیٚنٛہہ اَتھ منٛز چھُ اصٕل پٲٹھۍ آب واب گیٹن اَتھ ہیٚکہِ شُر تہِ گیٖٹِتھ بوٚڑ تہِ گیٖٹِتھ بیٚیہِ چھُنہٕ اَتھ بیٚیہِ گژھِ نہٕ اَتھ آب واب خراب تہِ زیادٕ کیٚنٛہہ یہِ چھُ پٮ۪ٹھٕ بند آسان وۄنۍ چھُ سَوال زِ موٹر یُس زَن پاور موٹر چھُ آسان سُہ کِتھ پٲٹھۍ چھُ اِستعمال پتہٕ گژھان تَتھ چھُ بڑٕ سیوٚد سادٕ اکھ طریقہٕ یُس یہِ یُس زَن یہِ پاور موٹر چھُ آسان یہِ چھُ مارکیٹس منٛز بازرَس منٛز آسان آز دٔستِیاب اَتھ چھِ گوٗج چھِ یِوان رۄپٮ۪س ژورَن پٲنٛژن ساسن پانَس تام چھُ پَتہٕ کہِ تُہۍ کوٗتاہ آب کوٗتاہ سنرٕ پٮ۪ٹھ کۭتِس تھزرَس آسہِ کھالُن تَمہِ حِسابہٕ چھُ موٹر اوٚڑ ہارٕس چھُ یِوان اکھ ہارٕس چھُ یِوان زٕ ہارٕس چھُ یِوان اور یہِ چھِ کران کٲم اَتھ چھُ آسان باضٲبطہٕ تورٕ حِساب دِتھ اَکہِ سایڈٕ چھِ اَتھ پایپ پیوان لاگِٕنۍ سۄ پایپ چھےٚ پیوان تراؤنۍ کیٖرِس منٛز بیٚیہِ سایڈٕ چھِ پایِپ پیوان لاگٔنۍ سۄ پایپ چھِ ہیرٕ اَسہِ کَتھ منٛز آسہِ اسہِ الٲگِنۍ سۄ پَتہٕ کُنہِ بانَس آسہِ یا سۄ پتہٕ سِنٹیکسس منٛز آسہِ یا سۄ پتہٕ اَندر سَپلے آسیا کَرٕنۍ آب اَندر کُن ژانُن مَکانَس منٛز باغس منٛز زٔمیٖن زِرعتس کُن تُکُن چھُ آسان نینۍ مَگر اتھ موٹرس خٲطرٕ چھُ ضروٗری آسان پاور حِساب پاورُک گژھِ حِساب کِتاب آسُن تِکیازِ اَسہِ چھُ تورٕ آسان تِژھ کَمپٔنی تہِنز طرفہٕ چھُ آسان دِتھ تورٕ پاور حِسابہ اَتھ چھ آسان تارٕ زٕ یم زَن اَسہِ پیوان چھ پاورَس سۭتۍ جوڑنہِ گۄڑٕ یِتھُے یِم جوڑِ یِم تارٕ زٕ پایپہٕ لاجہِ اکھ پایپ ترٲو بۄنہٕ کیٖرِس منٛز بیاکھ ہسا چھِ پٮ۪ٹھٕ کَنۍ پیوان تھاؤنۍ یَپٲر آب نیرِ ہُہ چھُ کھاڑَن آب اور موٹر مٔنزۍ چھِ موٹر چھِ اَتھ لَمان کَڑان چھِس بیٚیِس سایڈٕ بَناوان چھِس اکھ پریشر یِتھ کَنۍ چھُ یہِ آب کھالان مَگر اَتھ چھُ لگان پاور واور واریاہ بَکار موٹر چھُ آز اَکثر بیشتر گرن منٛز اِستعمال گژھان یہِ چھُ بَڑٕ آسان کران اِنسان سٔنز کٲم